ہیٚلو اَسلامُ علیکُم وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ اَچھا اَسہِ آ اَہَن حظ اَہَن حظ مےٚ ٲسمو تُہۍ شٮ۪ش سوٗزمٕژ مےٚ چھِ ییٚتہِ گۄلاب باغ نِش یَتھ سکوٗلَس نِش یِم چھِ دَہ مَرلہٕ اَہَن حظ نہَ آر بی سکوٗلس سے یَتھ اَپوزِٹ چھِ نہَ یہِ چھُ تھوڑا اَنٛدَر کُن اَتھ چھُ اَتہِ پٮ۪ٹھ تھوڑا گٔلی یِوان چھُ انٛدر کُن دَہ مَرلہٕ اَہَن حظ مَکان حظ ہیٚکس اَصٕل بٔنِتھ بیٚیہِ پارکِنٛگ خٲطرٕ تہِ روزِس تہٕ دُکان ہیٚکس فرٛینٛٹَس نیٖرِتھ آ زٔمیٖنَس تانۍ چھِ سَڑک ٹھیٖک لۅکُٹ ٹرٛانسفَر گٔژھِ اَصٕل پٲٹھۍ یونیورسٹی پٮ۪ٹھ آسَن یِم کَم سے کَم زٕ زٕ پانٛژھ کِلوٗ میٖٹر آسَن یِم آ ٹرانسپوٹ چھُ گژھان نہَ حظ پرٛایویٹ گٲڑۍ چھِ ہٮ۪کان گٔژھِتھ اَتھ چھُ اُکُن زٔمیٖنَس کُن گٔمٕژ وتھ کالنی منٛز

قۭمَتھ حظ اور چھُ قۭمَتھ واریاہ اور چھِ کَم سے کَم مَرلہٕ گژھان کُنوُہ لَچھَن اَرداہ کُنوُہ لَچھ مَرلہٕ لگ بگ چھِ اَز ریٹٕے یِہَے اَز چھُ یِہَے ریٹ لَگ بگ زٔمیٖنس نَمتَس پٮ۪ٹھ حظ گژھان نَمتَس پٮ۪ٹھ چھِ أسۍ کٕنان وُنکٮ۪ن مطلب شُراہن لَچھَن پٮ۪ٹھ سَدہان لَچھَن پٮ۪ٹھ ہورٕ سُہ تہِ سُہ تہِ گوٚو ہور گانٛدَربَل سایڈٕ یور نہٕ مین نَمتَس پٮ۪ٹھ نہٕ کیٚنٛہہ یور چھِ وۅنۍ ریٹٕے یِہَے اَسہِ چھِ یہِ کہِ درگاہَس منٛز چھِ اَسہِ مطلب پَنُن مکان تَتٮ۪ن چھُ گژھان زٕ کَرور تہِ ترٛےٚ کَرور تہِ پرٛاپَرٹی اَسہِ چھِ درگاہ چھُس اَسہِ مَکان سُہ چھُ اَسہِ پَنٕنے ناوٕ فاینَل کیٛاہ گژھِ وۅنۍ چھُ یہِ مطلب پَنٕنُے مَسلہٕ یہِ چھُنہٕ وۅپرَس سۭتۍ یہِ ڈیٖل کَرٕنۍ کیٚنٛہہ اَرداہن پٮ۪ٹھ پیٚیہِ اَرداہ لَچھ مَرلہٕ تُہۍ ہیٚکِو پانہٕ تہِ وُچھِتھ اَپٲرۍ کیٛازِکہِ تُہۍ اتہِ تہِ وُچھو پانہٕ اَپٲرۍ چھان بیٖن کَران کَتٮ۪ن کیٛاہ چھُ تہٕ اَرداہ لَچھ گژھِ تہٕ وۅنۍ یے چھُکھ یہِ چھُنا وۅنۍ تُہۍ وُچھُن لَوے کِنہٕ نہٕ ڈیٖل چھِو تُہی کَران وُچھُن کَرُن چھُ تُہی کَتٮ۪ن کیٛاہ چھِ لَون اَسہِ ما اَسہِ چھُ کٕنُن اَدٕ حظ اَدٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک اَدٕ حظ اَسلام علیکُم بِہِو خۄدایَس حوال